آ مےٚ اوٚن موبایل نا رٮ۪ڈمی نوٹ ٹٮ۪ن پرٛو یہِ چھُ بَڑٕ اَصٕل موبایل اَتھ چھِ بیٹرٛی بیکَپ واریاہ زیادٕ اور زٕ ترٛےٚ دۄہ نیران آرام سان بیٹرٛی اور بَڑٕ ڈیوٗریبٕل اَصٕل مطلب نہ دُ دوٚر فون چھُ یہِ اگر یہِ ؤسۍ تہِ پیٚیہِ خۄدا ناخواستہٕ اچانک تہِ یہِ چھُ واریاہ دَرٮ۪ر دوٚر فون اور بیٚیہِ باسیو مےٚ اَتھ اَکھ چیٖز کیمرا تہِ چھُ اَتھ اَصٕل فرٛٮ۪نٛٹ کیمرا تہِ چھُس اَتھ اَصٕل اور بیٚیہِ تہِ چھِ اَتھ واریاہ کینٛہہ فنٛگشَنٕز یِم باسے مےٚ اَتھ بیٹرٛی تہِ چھِ اَصٕل ڈِسپٕلے تہِ چھُ اَصٕل اور کینٛہہ چیٖز تہِ چھِ اَتھ کیمراہَس منٛز یِتھ کٔنۍ بیک وِو تہِ ہٮ۪کو أنِتھ أسۍ فرٛٮ۪نٛٹ وِو تہِ ہٮ۪کو أنِتھ ویٖڈیووَس دوران یِم یِم چیٖز چھِ اَتھ اَصٕل